السلام علیکُم تُہۍ چھُو حظ چَنٛک سِٹی پٮ۪ٹھ نَہ حظ مےٚ حظ کوٚراو آرڈَر رِستہٕ کَباب کانتی مگر تِم پٔژھۍ نَہ حظ ہیٚکہِ آزٕ یِتھ کیٚنٛہہ وۄنۍ حظ چھَس بہٕ یَسَن یہِ آرڈَر کٔرِو تۄہہِ کٮ۪نسَل اَمی موٗجوٗب حظ کَریوٕ تۄہہِ مےٚ یہِ گُزٲرِش